ہٮ۪لو سر مےٚ حظ کٔر تۄہہِ امہِ موٗجوٗب کال یۄس مےٚ تُہٕنٛدِ اٮ۪جنسی ذٔریعہٕ أسۍ کیب بُک کٔرمٕژ سۄ چھِ مےٚ ؤنکیٚن کینسل کرناوٕنۍ جلدی کیٛازِ کہِ شیٚے بجے اوس ٹایِم تتھ شیٚے بجے واتہِ ہا سۄ یور امہِ خٲطرٕ چھس بہٕ سوری ونان تۄہہِ تۄہہِ گوٚو میانہِ ذٔریعہٕ دونکھٕ تمہِ خٲطرٕ سوری مگر اسہِ پٮ۪یہِ تھوڑا بہت گرِ اٮ۪مرجنسی بہٕ ہٮ۪کہٕ نہٕ ؤنکیٚن تُہٕنٛز یہِ سٔروس نِتھ کہیٖنۍ اسہِ حظ پیٚیہِ گرِ تھوڑا بہت کٲم یۄس اسہِ آنٹی چھِ سۄ گٔیۍ تھوڑا زیادٕے پہم بٮ۪مار تمہِ موٗجوٗب چھ اسہِ سۄ ڈاکٹرس نِش ننۍ أسۍ ہٮ۪کو نہٕ تُہٕنٛز ؤنکیٚن یہِ سٔروس نِتھ کہیٖنۍ نہٕ اسہِ حظ اوسوٕ تۄہہِ اٮ۪کچولی پے مینٹ کوٚرمُت مےٚ حظ اوسوٗ تۄہہِ ہاف پے مینٹ کوٚرمُت پانٛژھ ہتھ رۄپیو ٲس اسہِ فُل پے مینٹ تہٕ ڈاے ہتھ رۄپیہِ حظ ٲسۍوٕ مےٚ تۄہہِ پے کٔرۍ مٕتۍ امہِ خٲطرٕ بہٕ چھس وۄنۍ ونان تُہۍ کٔرِو مےٚ یِم ڈاے ہتھ رۄپیہِ میٲنِس اکاونٹ نمبرس پٮ۪ٹھ سینڈ بہٕ حظ کرہو تۄہہِ ایکاونٹ ڈیٹیلٕز سٲری سینڈ تُہنٛدس وٹس ایپ نمبرس پٮ۪ٹھ یا اگر بیٚیہِ تہِ کُنہِ جایہِ تُہۍ ؤنیو بہٕ کرہو تۄہہِ میسیج منٛز تہِ پنٕنۍ یہِ اکاونٹ ڈیٹیلز سینڈ تُہۍ کٔرِو مےٚ مہربٲنی کٔرتھ ؤنکٮ۪ن واپس یِم پونٛسہٕ سینڈ تِکیٛازِ مےٚ چھِ پونٛسن ہٕنٛز تہِ ؤنکیٚن ضروٗرت تہٕ بیٚیہِ چھِ مےٚ یہِ کیب تہِ کینسل کرناوٕنۍ ضروٗری امہِ خٲطرٕ چھس بہٕ معذرت تۄہہِ ونان بیٚیہِ چھس بہٕ تۄہہِ رکیسٹ کران مہربٲنی کٔرتھ کٔرۍ تو مےٚ یِم پونٛسہٕ واپس ٹرانسفر